سٲنِس ایریا ہس منٛز چھُ مطلب تِم تِم واریاہ ٹیٚورسٹٕس سُپاٹ یتھ سۭتۍ أسۍ مطلب مطلب کہِ ٹیٚورسٹ چھِ ایٹریکٹ گژھان مطلب دۄدٕ پتھٕر چھِ گُلہٕ مرگ چھُ

کہِ یتٕچ ماحول مطلب یتیُک یِم ٹیٚورسٹ سُپاٹ چھِ یِم وٕچھان یِم چھِ واریاہ زیادٕ ایٹریکٹ گژھان یِم چھِ ونان کشمیٖر چھُ جنت مطلب یِم چھِ واریاہ زیادٕ خۄش گژھان یِمن چھُ گژھان خۄش واریاہ واریاہ یور یُن